مارکیٹَس مَنٛز چھِ آسان وٕنکیٚنَس ریڈی میڈ پَلو دٔستِیاب تِم پَلو یِم تورے چھِ آسان بَنٲیِتھ توتہِ چھِ لُکھ دَپان نہ أسۍ اَنو ہُمَے یِم نیٖٹِڈ چھِ آسان یِم أسۍ پانَے سُوَو یا یِم أسۍ پانَے نِٹ کَرو وَنو تِکیٛازِ یۄس تِہٕنٛز یۄس یہِ پانَے سُوان أسۍ چھِ یا پانے چھِ وَنان پَلو امِچ فِٹِنٛگ چھِ اَسہِ آسان بَرابَر وٕں یُس ریڈی میڈ چھُ آسان بازرَس مَنٛز سُہ چھُنہٕ أسہِ بَرابَر فِٹِنٛگ گژھان کِہیٖنۍ تَتھ چھِ اَسہِ پیٚوان توتہِ چینٛج کَرُن ڈالُن والُن